یُس میٛٲنۍ پرٛاوڈٮ۪سٹ اٮ۪چیٖومٮ۪نٛٹ چھِ یَتھ پٮ۪ٹھ بہٕ فخر چھُس پنٛنہِ پٮ۪ٹھ تہِ چھِ مےٚ کوٚرمُت سُہ گوٚو یہِ کہِ یہِ ٹُوٮ۪لتھَس منٛز اوس مےٚ واریاہ محنت کٔرمٕژ بہٕ اوسُس نہٕ زیادٕ دوستَن سۭتۍ آسان آوار پھیران کینٛہہ تہٕ ٹُوٮ۪لتھَس درٛاو وۄنۍ مےٚ اوس ٹُوٮ۪لتھٕ اٮ۪کزام دیُتمُت ٹُوٮ۪لتھَس درٛاو وۄنۍ رِزَلٹ رِزَلٹَس منٛز ٲسۍ ژَتجی پٔرسَنٛٹ پاس ژتجی ہَو پٔرسَنٛٹو منٛز یِم پاس ٲسۍ تَتھ منٛز اوسُس بہٕ تہِ اَکھ مگر مےٚ اوس أنۍ مٕتۍ ساروے کھۄتہٕ زیادٕ مارکٕس پنٛنہِ ڈِسٹرٛکَس منٛز تہٕ مےٚ ٲس مارکٕس آمٕتۍ ژور ہَتھ تہٕ ایٹی ایٹ ژور ہَتھ تہٕ اَرشیٖتھ تہٕ سُہ اوس میون پرٛاوڈٮ۪سٹ موٗمٮ۪نٛٹ بہٕ گوٚوس تَمہِ ساتہٕ واریاہ خۄش کہِ ییٖتیٛاہ چھِ فیل گٔمٕتۍ مگر بہٕ چھُس نہٕ گوٚمُت کینٛہہ تِکیٛازِکہِ مےٚ ٲس واریاہ واریاہ ہاڈ ٲس مےٚ ہاڈ ؤرٕک ٲس مےٚ کٔرمٕژ واریاہ محنت ٲس مےٚ کٔرمٕژ پَنُن یُس سَکسٮ۪س اٮ۪چیٖو کَرنہٕ خٲطرٕ سُہ اوس مےٚ میٛانہِ حِساب مےٚ خٲطرٕ میٛانہِ خٲطرٕ پرٛاوڈٮ۪سٹ سُہ موٗمٮ۪نٛٹ فخر فخر سُہ فخرُک اَکھ سُہ اوس سُہ سُہ چیٖز تہٕ ییٚلہِ بہٕ پَتہٕ ٹُوٮ۪لتھَس منٛز پاس گووُس فوٹی پٔرسنٛٹ اوس درٛامُت رِزَلٹ تَتھ منٛز اوسُس بہٕ تہِ اَکھ یٔمِس ژور ہَتھ تہٕ اَرشیٖتھ مارکٕس ٲسۍ مےٚ اوس پانَس پٮ۪ٹھ واریاہ فخر زِ مےٚ آے ژور ہَتھ اَرشیٖتھ واریاہ ٲسۍ تَمہِ دۄہ گٔمٕتۍ فیل تہٕ تَوَے یِہٕے چھِ میون پرٛاوڈٮ۪سٹ یَتھ پٮ۪ٹھ مےٚ فخر چھِ سُہ چیٖز یَتھ پٮ۪ٹھ مےٚ فخر چھِ